بسمہ رشیٖد تُہۍ ؤنۍ توُ مےٚ یم آز کل چھِ أزکِس سماجَس منٛز چھےٚ یِوان کورِٮ۪ن کھیل کوٗدس منٛز برابر موقعہٕ فراہم کرنہٕ کِنہٕ نہٕ اتھ پیٹھ ترٲیِو تُہۍ پنٕنۍ روشنی آ بالکُل رٔیٖس صوب کورِٮ۪ن تہِ چھِ یِوان برابر تِم حقوق فراہم کرنہٕ یم حقوق سٲنِس سماجَس منٛز چھِ لٔڑکَن کھیل کوٗدس منٛز دِنۍ کُنہِ کُنہِ جایہِ چھنہٕ کورِٮ۪ن یم حقوق میلان کیٛنٚہہ آز کل کِس دورَس منٛز چھِ لٔڑکی تہِ پرٛٮ۪تھ کُنہِ کھیل کھیلن ہٕندِس شوبَس منٛز حصہٕ نِوان کھیلہٕ کوٗد سۭتۍ چھِ کورِٮ۪ن واریاہ فٲیدٕ میلان تم چھِ پَنُن ناو تہِ روشَن کران تہٕ پَنِنہِ مُلکُک تہٕ بیٚیہِ چھِ تم روزٕگار کہِ سَبب تہِ کامیاب روزان اگر ٲسۍ پَنِنس مُلکس منٛز وٕچھو کیٛنٚہہ مشہوٗر تِم کورِ یِمو زن پَنِنہِ یِمو زن کھیل کوٗدس سۭتۍ پَنُن ناو روشَن کوٚر تِہُند ناو چھُ مِتھالی راج رانی رام پال بالا دیوی یم چھِ تم کورِ یہندِ وجہٕ سۭتۍ چھُ سون مُلُک ہمیشہٕ گۄڈٕنِچ رینکہِ پیٹھ چھُ روزان میٲنۍ گُزارِش چھِ گورمینٹس یہِ زِ تِمَن کورِٮ۪ن گژھِ مدد میلُن یِمَن نہٕ مٲلی حالات ٹھیٖک چھِ کیٛنٚہہ یم مختلِف اقدامات گژھن تُلنہٕ یِنۍ سۄ تعلیٖم گژھِ دِنہٕ یِنۍ ییٚمہِ سۭتۍ کورِٮ۪ن زیادٕ کھۄتہٕ زیادٕ عِلم حٲصل گژھِ کھیل کوٗدس متعلق ٹیلی وجِنس تہٕ میٖڈیاہَس پٮ۪ٹھ تہِ گژھِ کھیل کوٗدٕکۍ فٲیدٕ ہاوٕنۍ تِمَن تِمَن جاین تہِ گژھِ کھیل کوٗدٕکۍ فٲیدٕ ہاوٕنۍ یِمَن جایَن نہٕ سُہولِیات چھِ بیٚیہِ گژھِ تِمَن کورِٮ۪ن مدد کرنہٕ کرنہٕ یُن یم پَنِنہِ مُلکُک ناو چھِ یِژھان روشَن کرُن